گۄڈنیُک یُس بوٚڈ وَجہ بَنان یَتھ مَنٛز یِم سوسایڈ چھِ کَران سُہ گوٚو یِمَن چھُ گۄڈنٮ۪تھٕے یُس یِمَن خَرچہِ چھِ لگَان پیداوار بَناونہٕ خٲطرٕ سۄ چھِ واریاہ لَگَان تمہِ پَتہٕ چھُ نہٕ یِمَن بَرابَر مِلان تَتھ پھل واپَس کِہیٖنۍ تہِ قۭمَت چھُ نہٕ یِمَن مِلان کِہیٖنۍ تہِ تمہِ خٲطرٕ پَزِ گارمنٹَس یِیٖژ وٕ تیٖژ کوٗشِش کَرٕنۍ زٕ کَرِ یِمَن زٔمیٖندارَن کُن یم زَن پھَل چھُ سُہ ٲسِنۍ یُس زَن مِنِمَم سَپوٹ پرایس چھُ گَژھان یِم یِمَن دِن کَم مال آسہِ گَژھن یِم دِنۍ تاکہِ اکھ یُس زَن زٔمیٖندار سُہ بَچہِ ہا مَطلَب سُہ تہِ گَژھِ آسُن تتھ تمہِ آیہِ زِ گۄڈنٮ۪تھ گَژھِ وٕچھُن أمِس زٔمیٖن دارَس کۭژاہ خَرچی چھِ لَگان تمہِ پَتہٕ کینٛژاہ موٚزوٗرۍ چھِ اتھ پَنٕنۍ لَگان اور تمہِ پَتہٕ کۭژاہ ضروٗرَت چھِ بیسِک آسان یِم زَن بُنیٲدی ضروٗرِیت چھِ سۄ چھِ أمِس لاگان وۄنۍ تمہِ خٲطرٕ کیاہ چھُ أمس ضوٚرَتھ کۭتِس پیٹھ ہیٚکہِ مِثال پوٗرٕ سُہ گَژھِتھ سُہ گَژھِ أمِس ضروٗری مِلُن تکیازِ یہِ چھُ زٔمیٖن داری یُس أکِس اِنسانَس پَکناوُن چھُ أکِس مُلکَس پَکناوُن چھُ